یُس یہِ گیس سِٹوٚو چھُ یہِ چھُ پیٚوان اسہِ أکِس سیف جایہِ تھاوُن تِکیٛازِ شُرۍ گَژھیٚن نہِ اتھ نزدیٖک گَژھنٕی کیٚنٛہہ بیٚیہِ اگر اتھ کُنہِ ساتہٕ لیٖک چھُ آسان یہِ چھُ ہیٚکان ڈمیج کٔرِتھ